اسلامُ علیکم السلام ورحمۃ اللہ وبرکاتہُ ییٚتہِ سانہِ یتھ کٔشیر منٛز شُپین ڈرسٹرکٹس منٛز ییٚتہِ ہسا ٲسۍ شیٚے رٮ۪تھ ونٛدٕ تہٕ شیٚے رٮ۪تھ بہارٕکۍ آسان یِم زن اصٕل پٲٹھۍ أسۍ ٲسۍ گُزاران أسۍ ہسا ٲسۍ تھاون سامان بہارٕ خٲطرٕ الگ تہٕ وندٕ خٲطرٕ الگ اسہِ ہسا نہٕ اوس کانٛہہ تکلیف واتان مگر از زٕ ساس ترووُہس منٛز اسہِ ہسا اوس ایپریل مے یس منٛز تہٕ آسان روٗد اسہِ نہ ہسا ترٲو تمہِ دۄہ تہِ کانٛگٕر یلہٕ نہ تروو پھیٚرن یلہٕ یتھ ہسا گٔے ٲٹھ رٮ۪تھ ونٛدٕ تہٕ ٲٹھ رٮ۪تھ بہار وۄنۍ ییٚمہِ سۭتۍ زن سون فصل تہِ گوٚو واریاہ تباہ سون کھٮ۪ن چٮ۪ن یتھ منٛز ژوٗنٛٹھۍ ٲسۍ یِوان دانہِ اوس یِوان یہِ ہسا گوٚو واریاہ پتھ پرُس اوس اصٕل پٲٹھۍ تہٕ یہکہِ گوٚو زیادے پہم یہکہِ رود نہٕ موسم تہِ زیادٕ ٹھیک کینٛہہ روٗد پیٚو تمہِ ساتہٕ یمہِ ساتہٕ نہٕ ضروٗرت اوس شین تہِ پیٚو یہکہِ ییٚمہِ ساتہٕ پیوٚن اوس تیٚمہِ ساتہٕ پیٚو نہٕ کینٛہہ مگر پیو غٲر ٹایمہٕ روٗد ہسا تہِ پیٚو غٲر ٹایمہٕ وۄنۍ ہسا چھِ آز تاپھ زیادٕ مگر کلیمیٹ چھُنہٕ تیوٗتاہ ٹھیک کینٛہہ